اسل وعلیکم اَلسلام تُہۍ چھُ حظ ٲں نَجمہ یُٹیٚنسِلٕز پٮ۪ٹھ اچھا اچھا ٹھیٖک چھُو حظ اہن حظ اہن حظ أسہِ حظ ٲسۍ یِم ٲں کیٚنٛہہ ٲں بانہٕ ضروٗرت ٲں اسہِ چھُ اَلگ اَلگ نیرُن اسہِ چھُ بیٚۄن نیرُن تمہِ خٲطرٕ ٲسۍ اَسہِ کہیٚنٛہ بانہٕ ضروٗرت ٹھیٖک ٹھیٖک اسہِ چھِ مسِک بانہٕ تہِ ضرورت اسہِ چھِ ترٛاموٗ بانہٕ تہِ ضروٗرت تہٕ اسہِ چھِ یِم ٲں یِم حظ سِٹیٖل بانہٕ تہِ چھِ اسہِ ضرورت تہٕ أسۍ ہیٚمو بانہٕ تۄہہِ نِش مگر ٲں تۄہہِ چھُ اسہِ ڈِسکونٛٹ کَرُن ٹھیٖک ٹھیٖک نَہ تُہۍ چھُو توتہِ کَم ریٹَس اگر تُہۍ دِیو اسہِ تہِ کیازکہِ اسہِ چھِ خانٛدَر تہِ چھُ بُتھہِ یِنہٕ وول اسہِ چھِ واریاہ بانہٕ ہٮ۪نۍ اسہِ چھِ مَطلَب واریاہ بانہٕ لَگنٕے اسہِ ضروٗرت تمہِ موٗجوٗب چھَسو بہٕ تۄہہِ وَنان اگر تُہۍ اسہِ کَم کٔرِو تھوڑا سا تہٕ تمے موٗجوٗب أسۍ ہیٚکو تیٚلہِ تُہُنٛدِس شاپَس پٮ۪ٹھ یِتھ تہٕ أسۍ وٕچھو تیٚلہِ اگر تُہۍ اسہِ یہِ کٔرِو تھوڑا سا کَم ریٹ تہٕ تیٚلہِ تُہۍ کوتاہ پرٛایِز چھُو ترٛامہٕ بانَن توتہِ اگر اسہِ یہِ ڈِنَر سٮ۪ٹ اَکھ آسہِ نِیُن تَتھ کوٗتاہ پرٛایِز چھُ گَژھان ٹھیٖک ٹھیٖک مَطلَب ہیٚوی ہیٚیِس گَژھِہ مطلب یُس تھوڑا درٛوگٕے ہیٚو آسہِ تَتھ گَژھِہ دَہ ساس نہ نہ اَتھ کٔرِو حظ کَم اسہِ اسہِ چھُ نِیُن سُہ ڈِنَر یہِ سٮ۪ٹ اگر تُہۍ اسہِ کَم کٔرِو تھوڑا تَتھ کٔژ پٔرسَنٛٹ نہ نہ حظ نہ حظ تیوتاہ نَہ حظ تیوتاہ یہِ حظ چھُ گَژھان واریاہ درٛوگ نَہ نَہ نَہ تہِ نَہ حظ کیٚنٛہہ وۄنۍ تُہۍ تہِ سونٛچِو سوٗن أسۍ چھِ یوٗرۍ یِوان أسۍ چھِ ییٚتی ہیٚوان چیٖز تہِ نہ بیٚیہِ اگر حظ کٔرِو تُہۍ تھوڑا کم تہٕ تۄہہِ تہِ کیاہ گَژھِوٕ وۄنۍ کٔرِو وۄنۍ کَمٕے پَہَم تھوڑا سا ؤنۍ کیاہ چھُ اتہِ یِوان بازرٕ منٛز تیٚوتاہ آز تہٕ سُے أسۍ چھِ تُہُنٛدی کَسٹَمَر بیٚیہِ چھنہٕ أسۍ کُنے جایہِ گَژھان ییٚلہِ تہِ اسہِ کیٚنٛہہ چیٖز آسہِ اَنُن بانہٕ آسہِ اَنُن أسۍ چھِ تۄہے نِش نِوان وۄنۍ اگر تُہۍ اسہِ کَم کٔرِو اَتھ کیاہ چھِ زیادٕ پرٛایِز اَتھ اگر تُہۍ تھوڑا ڈِسکونٛٹ ہیٚو کٔرِو اَدٕ ہیٚکو أسۍ یہِ ٹھیٖک وَلہٕ حظ ٲں تیٚلہِ گوٚو یُِہے سہی اہن حظ ٲں وٕچھَو نَہ حظ أسۍ اَتی نَہ تَتھ تَتھے چھُ تھوڑا سا کَرُن وۄنۍ ترٛام بانَن چھِ پٮ۪وان زیاد پَہمَتھ ڈِسکونٛٹ کَرُن یِم چھِ زیادٕ پَہمَتھ درٛوگۍ گَژھان تَمے موٗجوٗب چھسو بہٕ تۄہہِ وَنان وَلہٕ حظ دُکا دُکانَس پٮ۪ٹھ حظ یِمو أسۍ تیٚلہِ اور ٹھیٖک حظ چھُ تیٚلہِ یِمو أسۍ پَگاہ اور تہٕ پَتہٕ وٕچھو أسۍ أتی ٹھیٖک چھا حظ اَدٕ حظ اَدٕ حظ